ہاں کُنہِ ساتَن چھُ گژھان ییٚلہِ کہِ تھوڑا بہت سایڈ چھُ آسان اِنسان کینٛہہ دُکھی آسان تہٕ پَتہٕ چھُس بہٕ شامس اکثر بیشتر بالکٲنی منٛز نیران تہٕ اَسمانَس کُن نظر ترٲوِتھ وٕچھان یِم سٹارٕز تارکَن وٕچھان تَمہِ سۭتۍ چھُ تھوڑا بہت مےٚ رِلیکٕس فیٖل گژھان